وۄنۍ چھِ مےٚ وَنُن یِتھ کنۍ زَنہٕ مےٚ تۄہہِ چھُو وَنُن پانَس مُتعلق کیٚنٛہہ تہٕ وۄنۍ وَنہٕ ہَو تۄہہِ بہٕ یِتھ کَنۍ زَن میون ناو چھِ سعیِد سنا تہٕ بہٕ چھَس پَروُن اَکھ بَچہٕ بہٕ تہِ چھَس پرانٕے وُنہِ تہٕ بہٕ چھَس اَلیوَنتھس پران تہٕ اوترے اوترے کوٚر مےٚ ٹینٛتھہٕ پاس تہٕ واریاہَو اصلیٚو نمبراتوں سۭتۍ مےٚ آیہِ تمہِ ساتہٕ آیہِ مےٚ واریاہ مُبارٕکَس تہِ مےٚ ٲسۍ واریاہ زیادٕ اصٕل نمبر مےٚ ٲسۍ پُزِشَن آمٕژ ٲسۍ مےٚ تہٕ بہٕ ٲسٕس تمہِ دۄہ واریاہ گٔیَس بہٕ خۄش تہٕ مےٚ چھِ یِتھ کَنۍ چھِ مےٚ پَرنُک واریاہ شوق تہٕ یِتھ کَنۍ ہر کٲنٛسہِ بَچَس چھُ آسان تہٕ مےٚ تہِ چھِ واریاہ شوق مےٚ چھُ پَنُن سکوٗل بیترِ خۄش کران یا کِتابَن پٮ۪ٹھ چھِ شُرۍ بیٚہوان تہٕ مےٚ چھِ واریاہ خۄش گژھان کِتابَن سۭتۍ روزُن تہٕ بیٚیہِ چھَس بہٕ یِتھ کَنۍ زَن ہر کانٛہہ چھِ آسان پَنُن پَنُن فیورِٹ سَبجَکٹ مےٚ تہِ چھُ کُنہِ سَبجَکٹَس منٛز چھِ آسان کٲنٛسہِ زیادٕ دِلچَسپی تہٕ مےٚ تہِ چھِ أکِس سَبجَکٹَس منٛز واریاہ دِلچَسپی سُہ گوٚو میتھ میتھس تمہِ تَتھ منٛز چھِ مےٚ تَوے دِلچَسپی تِکیٛازِ مےٚ چھِ سُہ اصٕل پٲٹھۍ تگان بیٚیہِ چھِ مےٚ سُہ سَمٛجھ تہِ تران مےٚ چھِ باسان یِتھ کَنہِ سارنٕے شُرٮ۪ن چھِ باسان میتھ سَخ تہٕ مےٚ چھِ باسان مگر سہل امے موجوٗب چھِ مےٚ میتھ واریاہ فیورِٹ سَبجَکٹ تِکیٛازِ مےٚ چھِ اَتھ منٛز واریاہ اصٕل پٲٹھۍ دِلچَسپی لگان تہٕ بیٚیہِ چھَس بہٕ اَتھ منٛز چھس بہٕ ہر کیٚنٛہہ ہٮ۪کان کٔرِتھ یہِ تہِ مےٚ کانٛہہ کوسچن آسہِ بہٕ ہٮ۪کہٕ اصٕل پٲٹھۍ سالوٗ کٔرِتھ یِتھے کَنۍ چھِ مےٚ فہ یہِ فیوٚرِٹ کَلَر تہِ چھِ مےٚ پَنُن مَن پسنٛد دیٖدا کَلَر تہِ چھِ مےٚ پَنُن سُہ چھُ بٕلیک چھُ مےٚ کرۄہُن مےٚ چھِ گژھان خۄش یہِ سُے کَلَر تہٕ بیٚیہِ چھِ مےٚ یو یِتھ کَنۍ زَن پانَس واریاہ چیٖز چھِ آسان پانَس یہِ خۄش گژھان یِتھ کَنۍ کٲنٛسہِ چھِ کیٚنٛہہ سیُن چھِ خۄش گژھان یا کیٚنٛہہ یہِ کَلَر یِتھ کَنۍ تۄہہِ مےٚ وُنوٕ یا کٲنٛسہِ کیٚنٛہہ عادت چھِ آسان تہِ تہِ چھِ آسان خۄش گژھان یہِ یا کیٚنٛہہ فُلَوَر بیٚترِ تہِ چھِ خۄش گژھان یِتھے کَنۍ چھِ مےٚ پَنُن چھِ مےٚ واریاہ چیٖز ٹٲٹھ یِتھ کَنۍ زَن نہ یہِ چھِ روز چھِ مےٚ واریاہ خۄش گژھان گۄلاب تِکیٛازِ یہِ چھِ اَسہِ کٔشیٖرِ منٛز چھِ یُس روز چھِ کٔشیٖر منٛز یہِ چھُ واریاہ خوٗبصوٗرتی دِوان اَتھ کٔشیٖرِ ییٚتہِ چھِ واریاہ کٔشیٖرِ منٛز چھِ یِتھ تہِ واریاہ اصٕل اصٕل پوش یِم نہٕ باقِیَن جایَن چھِ کیٚنٛہہ یہِ یِتھ کَنۍ زَنہٕ ییٚتہِ مطلب ٹیوٗلِپ گارڈَن چھُ کٔشیٖرِ منٛز تہٕ اَتہِ تہِ چھِ ٹیوٗلِپ کھسان ما یَتھ ایٚپریل میٚیَس منٛز یہِ چھِ امہِ سۭتۍ واریاہ خوٗبصوٗرت گژھان یِتھے کَنۍ چھُ مےٚ یہِ روز تہِ پسنٛد تِکیٛازِ اَکھ چھِ امیُک مےٚ رَنٛگ گژھان خۄش یہِ تِکیٛازِ اَتھ اَتھٕ پوشَس چھِ یہِ رَنٛگ واریاہ سجان تہٕ امہِ موجوٗب چھِ مےٚ یہِ واریاہ خۄش گژھان تہٕ یِتھے کَنۍ چھِ آسان پَنُن کیٚنٛہہ بیاکھ پسنٛدیدہ کیٚنٛہہ فُڈ وغیرہ چھِ آسان تِتھے یہِ چھِ مےٚ بریانی چھِ مےٚ یِتھے کَنۍ امہِ یہِ یِم چیٖز چھِ مےٚ واریاہ خۄش گژھان